اَکھ سُہ اِنسان یُس زَنہٕ زٔمیٖندٲری تہٕ جانوَر آسہِ رچھان تٔمۍ سٕنٛدۍ خٲطرٕ چھِ جانوَر ہیوٚن جانوَر ہیوٚن جانَور کٕنُن چھِ تٔمۍ سٕنٛدۍ خٲطرٕ اَکھ روزٕگار بنان مگر یُس زَنہٕ اَگر أسۍ کٔشیٖرِ ہِنٛز کَتھ کَرو کٔشیٖرِ منٛز یُس تہِ جانوَر یِوان چھِ کٕنٛنہٕ سُہ چھِ أکِس یُس جانوَر کٕنان آسہِ تٔمۍ سٕنٛدۍ گَرِ یِوان اَننہٕ مطلب چھِ یِہوٚے اَمہِ کَتھِ ہُنٛد یُس تہِ زَنہٕ ییٚمِس تہِ کانٛہہ جانوَر ضوٚرَتھ چھِ آسان سُہ چھِ بیٚیِس سُنٛد گَرٕ گژھان اگر کٔشیٖرِ منٛز کٲنٛسہِ جانوَر آسہِ کٕنُن سُہ چھِ نیبرٕ کَتھ ترٛاوان زِ مےٚ ہسا چھِ یِتھ پٲٹھۍ کانٛہہ کٕنُن یا مےٚ چھِ ہیوٚن تہٕ تٔمِس چھِ شامَس یا دۄن دۄہَن اَنٛدَر گَرَے واتان نفر تٔمِس جانوَرَس ہیٚنہِ تہٕ یُس زَنہٕ اَکھ اِنسان چھِ آسان یُس زَنہٕ یِم جانوَر کٕنان چھِ آسان تٔمِس چھِ صِرف یِہوٚے پرٛابلِم گژھان زِ سُہ چھِنہٕ ہٮ۪کان پَنُن یہِ جانوَر یُس تٔمِس کٕنُن چھِ آسان یہِ چھنہٕ ہٮ۪کان سُہ مارکیٹَس منٛز ترٛٲیِتھ کِہیٖنۍ تِکیٛازِ أمِس چھِنہٕ یوٗتاہ نہ ٹایَم آسان نہ چھِ أمِس یوٗتاہ پونٛسہٕ آسان زِ یہِ دِی کٲنٛسہِ یُس زَنہٕ پتہٕ أمۍ سُنٛد یہِ جانوَر برٛونٛہہ کُن کٕنہِ مگر اَگر اَکھ أسۍ کَتھ کَرَو اگر کٲنٛسہِ جانوَر آسہِ ہیوٚن سُہ چھِ بیٚیہِ سُنٛد گَرٕ گژھان تہٕ تٔتی اَکھ أسۍ وَنو قۭمَتھ طے کران تہٕ پَنُن جانوَر ہٮ۪وان یِتھَے پٲٹھۍ ییٚمِس جانوَر کٕنُن چھِ آسان سُہ چھِ یِتھ پٲٹھۍ مےٚ گۄڈَے ووٚن سُہ چھِ پَنٕنۍ کَتھ نٮ۪بَر کُن ترٛاوان یِتھَے پٲٹھۍ چھِ اَکھ یُس زَنہٕ جانوَر کٕنَن وول چھِ آسان سُہ چھِ گَرے بِہِتھ یِم پونٛسہٕ پَنٕنۍ زینان

اَگر أسۍ کَتھ کَرَو قۭمتٕچ قۭمَتھ یُس زَنہٕ أکِس جانوَر سُنٛد آسان چھِ یُس سُہ چھِ یِہوٚے جانوَر کٕنَن وول تھاوان تہٕ طے کران تٔتھۍ قۭمتَس پٮ۪ٹھ چھِ اَکھ جانوَر ہٮ۪نہٕ وول یہِ جانوَر ہٮ۪وان رچھان تہٕ پتہٕ برٛونٛہہ کُن کٕنان أکِس جانوَر کٕنَن وٲلِس پَزِ تیُتٕے قۭمَتھ أمِس جانوَر سُنٛد تھاوُن یُس زَنہٕ اَکھٕ أسۍ وَنو اَکھ قۭمَتھ یُس یہِ جانوَر لَوان آسہِ سُے پَزِ أمِس تھاوُن